کشمیٖرُک خاص اکھ بوٚڈ بِزنِس سیکٹر چھُ گۄدنیُکے ٹیوٗرِسٹ سیکٹڑ سُہ چھُ واریاہ بوٚڈ بِزنِس سیٚکٹر تِکیٛازِ ٹیورسٹ سیٚکٹر یُس بِزنِس سیٚکٹر چھُ تمہِ سۭتۍ چھِ ییٚتہِ کٮ۪ن مختٔلف لُکن ییٚتہِ کٮ۪ن واریاہن لُکن روزگار مِلان گۄڈینتھے چھِ ہوٹل وٲلۍ ییٚلہِ یُس ٹیورسٹ سیٚکٹر چھُ ییٚلہِ ٹیورسٹ نٮ۪برٕ پٮ۪ٹھ یِوان چھِ تِم چھِ ہوٹلن منٛز یتہِ بیہوان یتھ کٲٹھۍ چھِ ہوٹلن تہِ فٲیدٕ مِلان تِم تہِ چھِ پونٛسہٕ زینان تہٕ ہوٹلن منٛز چھِ واریاہن لُکن روزگار مِلان یتھ کٲٹھۍ چھِ واریاہ لُکھ یم چھِ تمن چھ یمن ہوٹلن منٛز جاب مِلان ییٚتہِ ییٚلہِ واریاہ ٹیورسٹ یِوان چھِ بیٚیہِ چھِ ٹیورسٹ سیٚکٹر سۭتۍ ییٚتِکۍ یِم ہاوس بوٹ وٲلۍ چھِ تِمن تہِ چھ تمہِ سۭتۍ جاب مِلان ییٚتِکۍ یم شکار وٲلۍ چھِ تِمن تہِ چھ تمہِ سۭتۍ جاب مِلان ییٚتۍکٮ۪ن لُکن عام لُکن تہِ چھِ ٹیورسٹ سیٚکٹر سۭتۍ واریاہ فٲیدٕ مِلان یتِکۍ یِم لُکھ بِہتھ چھِ آسان تِم تہِ چھِ ٹیوٗرسٹ سیزنس منٛز سڑکن پٮ۪ٹھ کینٛہہ ریڈٕ سجاوان تمن پٮ۪ٹھ جوس کٕنان میوٕ کٕنان یم تمن پننٮ۪ن باغن منٛز نیران چھِ پننٮ۪ن وارٮ۪ن منٛز نیران چھِ میٚوٕ تِم چھِ تِم سڑکن پٮ۪ٹھ کٕنان تہٕ یتھ کٲٹھۍ چھِ تمن فٲیدٕ تہِ واتان تمن باغہٕ والٮ۪ن تہٕ فٲیدٕ واتان تہٕ اڑٮ۪ن لُکن روزگار تہِ مِلان تہٕ ٹیورسٹ تہِ چھِ ایٚنجاے کران ییٚتِکۍ یِم یِم شالہٕ کٲم کران چھِ تم چھِ پنٕنۍ شال یم تِمو ؤرۍ یس بنٲمٕتۍ چھِ آسان تِم چھِ کٕنان یم نیٚبرم ٹیورسٹ لُکھ چھِ یِوان تمن چھِ تم شال گژھان خۄش تِم چھِ ہیٚوان تہٕ ییٚتۍکٮ۪ن واریاہن لُکن یم گرِ بہتھ زنانہٕ چھِ آسان تِم چھِ سۄ شالہٕ کٲم کران تمن تہِ چھُ فٲیِدٕ مِلان لوکل کمیونٹی چھ فٲیِدٕ ملان أکس عام انسانس تہِ چھُ فٲیِدٕ مِلان دُکاندار یُس شال چھُ کٕنان آسان تٔمس تہِ چھُ روزگار مِلان ہۄ تہِ چھِ گرِ بہتی یم گرچہِ زنانہٕ شال کام چھِ آسان کران تم تہِ چھِ گرِ بہتی روزگار چھُ تمن مِلان تمن تہِ چھُ گرِ بہتھی جاب تہِ کران تہٕ گرٕ کٲم تہِ کران ییٚتِکۍ یِم شالہٕ کٲم کران چھِ یا ییٚتِکۍ یِم گُرۍ وٲلۍ چھِ تِم تہِ تمن تہِ چھُ روزگار ملان ییٚتِکۍ یم دُکاندار تہِ چھِ تمن تہِ چھُ یتھ سیزنس منٛز واریاہ فٲیدٕ مِلان تہٕ واریاہن لُکن چھ یم دُکاندار چھِ تِم چھ واریاہن مطلب بیٚین تہِ نفرن پننِس دُکانس پٮ۪ٹھ تھاوان یتھ کٲٹھۍ چھِ واریاہن لُکن تہِ روزگار مِلان ییٚتِکۍ یِم ڈولہِ وٲلۍ چھِ تم چھِ ڈولَن منٛز یم ایجڈ کینٛہہ ٹیوٗرسٹ آسان تم چھِ ڈولن منٛز تمن ساران تہٕ تمن تہِ چھُ فٲیِدٕ تمن تہِ چھُ روزگار تمہِ سۭتۍ مِلان یتھ کٲٹھۍ چھِ یہِ ٹیورسٹ سیٚکٹر سۭتۍ واریاہن لُکن روزگار مِلان تہٕ یم لوکل لُکھ چھِ تمن تہِ چھُ فٲیِدٕ مِلان یم گرِ بہتھی سبزی چھ وۄپداوان میٚوٕ چھِ وۄپداوان یا آرِ کٲم چھِ فیٚرنن کران یا شالہٕ کٲم چھِ کران تِلہٕ چھِ لاگان تم ٹیٚورسٹ چھِ تم چیٖز مٔلۍ ہیٚوان یم گرِ بہتھی أڑۍ تمن تہِ چھِ جاب مِلان تہٕ یم باقٕے لُکھ ٹیورسٹ سیٚکٹر چھُ ییٚتیُک واریاہ بوٚڑ سیٚکٹر ییٚمہِ سۭتۍ ہر قسمہٕ کٮ۪ن لُکن کینٛہہ نتہٕ کینٛہہ فٲیدٕ تہٕ کینٛہہ نتہٕ کینٛہہ روزگار چھُ مِلان بییٚہِ چھِ بیاکھ سیٚکٹر ییٚتیُک یۄس بِزنِس سیٚکٹر دۄدٕچ فیکٹری وۄنۍ ترایکھ الگ الگ جاین دۄدٕ فیٚکٹری تمہِ دۄدٕ فیکٹری سۭتۍ مِلیو واریاہن روز یم نوجوان بہتھ أسۍ تمن مِلیو روزگار تہٕ یمن لُکن گرس منٛز دۄد اوس گژھان خراب تمن تہِ مِلیو وۄنۍ فٲیِدٕ تمن زنانہٕ کینٛہہ آسہٕ مطلب گاو تھاوان گرِ تمن اوس نہٕ فٲہدٕ مِلان کینٛہہ تمن تہِ مِلے تمہِ سۭتۍ فٲیِدٕ تم تہِ چھِ پنُن روزگار تتھ پٮ۪ٹھ حٲصل کران تہٕ کینٛژن نوجوانن تہِ مِلے یمن دۄد فیٚکٹرین منٛز فٲیِدٕ تمن تہِ مِلیو روزگار تمن تہِ مِلیو جاب تہٕ بییٚہِ یم لُکھ ٲسۍ یم دۄد ٲسۍ مٔلۍ ہیٚوان کھیٚنہٕ خٲطرٕ دُکاندارن تمن تام اوس نہٕ واتان گۄڈٕ گۄڈٕ پیور دۄد کینٛہہ تمن تام تہِ چھ یمو دۄدٕ فیٚکٹریو سۭتۍ واریاہ پیور دۄد واتان یِتھ کٲٹھۍ مِلیو واریاہ نوجوانن واریاہ زنانہٕ یم گرِ آسہٕ تمن مِلیو جاب تہٕ بییٚہِ یُس لوکل کمیونٹی ہنٛدۍ لُکھ چھِ تمن تہِ مِلیو فٲہدٕ تِکیازِ تمن تہِ تام ووت پیور دۄد بییٚہِ چھُ بیاکھ بزنس سیٚکٹر ییٚتیُک شیٖپ فارم یم تیٖر فارم ییٚتیٚکۍ نوجوان بہتھ ٲسۍ ییٚتیٚکۍ بزرگ بہتھ ٲسۍ تمو ترٲے تیٖر فارم تیٖر فارم تراونہٕ سۭتۍ کیٛاہ فٲیِدٕ مَلیو لوکل کِتھ کٲٹھۍ مِلے ییٚتہِ کیٚن لُکن جاب تہٕ کتھ کٹھۍ مِلیو لوکل کٔمیوٗنٹی فٲیِدٕ ییٚتیکۍ یم لُکھ ٲسۍ تمو ترٲے کینٛہہ نوجوان بہتھ ٲسۍ تمو ترٲے تیٖر فارم تم گٔے ایٚنگیج تمن مِلیو جاب تہٕ تمو کٕنۍ تیٖر مطلب اصل کٲم تمن چھِ واریاہ اصل پوٛنٛسہٕ یِوان تمن تیٖرن تم پُج ٲسۍ ییٚتیکۍ یم ییٚتیکۍ پُج دُکانن پٮ۪ٹھ ماز چھِ کٕنان تم ٲسۍ گژھان سفر تمن اوس پٮ۪وان گژھُن نٮ۪بر تیٖر اننہِ تمن ٲسۍ پونٛسہِ تہِ لگان تتھ زیادٕ تیٖر اننس منٛز بیٚیہِ ٲسکھ تیٖر وتی بٮ۪مار گژھان تہٕ تمن تام اوس نہٕ پیور پونٛسہٕ ٲسۍ تمن زیادٕ لگان تمن تام اوس نہٕ پیور مال واتان کینٛہہ تمن مِلے یم شیٖپ فارم ترٲیکھ تمن ملے کشمیٖرس منٛزٕے یم تیٖر اصل تازٕ بٮ۪مارٮ۪و ورٲیی تہٕ تم بییٚہِ لگکھ پونٛسہٕ تہِ کم تہٕ یتھ کٲنٛٹھٮ۪ن گوٚو تمن تہِ روزگار حٲصل تم یم لُکھ چھِ تمو تہِ کوٚر پسنٛد زیادٕ مطلب تازٕ ماز اننس تہٕ تمہِ سۭتۍ تہِ مِلیو کینٛژن ییٚلہِ پُجَن زیادٕ کٲم بنے کینٛژن تمو تھٲے بییٚہ کینٛہہ نفر تمہِ سۭتۍ مِلیو کینٛژن بییَن لُکن تہِ روزگار تہٕ پٕجن تہِ مِلیو فٲیِدٕ یم عام انسان چھِ تمن تام تہِ ووت یم تیٖر ٲسۍ گۄڈٕ بٮ۪مار آسان تمن تام ووت تازٕ مال ییٚلہِ کشمیٖرس منٛزٕے تیٖر ٲسۍ تمن تام مِلیو تازٕ ماز تم تہِ تمن تہِ ووت فٲیِدٕ یم پج چھِ تمن تہِ ووت فٲیِدٕ تمن تہِ لٔگۍ پونٛسہٕ کم تمن ٲسۍ نٮ۪بر گژھنس پونٛسہٕ لگان تمن تہِ لٔگۍ پونٛسہٕ کم واریاہن یم ییٚتیکۍ بہتھ نوجوان ٲسۍ مرد بہتھ ٲسۍ تمن تہِ مِلیو تمہِ سۭتۍ روزگار بیٚیہِ چھُ ییٚتہِ بیٛاکھ بزنِس سیٚکٹر چھُ ییٚتہِ یم واریاہ کالِفایڈ کورِ آسہٕ گرن منٛز بہِتھ تمن ٲس نہٕ جاب وُنہِ کینٛہہ واریاہ لڑکہٕ تہِ یم یم کالفایڈ لڑکہٕ ٲسۍ تم ٲسۍ گرِ بہتھ تمن مِلیو نہٕ جاب کینٛہہ تم چھِ اکھ پران تہِ بییٚہِ کوٚر تِمو سۭتۍ سۭتۍ یہِ جاب تہِ حٲصل کہ تمو بنٲے پنٕنۍ یُس تمن زمیٖن اوس تمو بنٲے تتھ فروٹ گاڑن فار ایٚگزامپل ییٚتیٚچۍ کالفایڈ کوٗر چھِ تٔمۍ بنٲو تمو بنٲے یم کِیٖوی بنٲے تمو پننٮ۪ن باغن منٛز یُس کیٖوی نٮ۪برٕ پٮ۪ٹھ اوس یور تران سۄ اوس واریاہ درٛوگ پٮ۪وان تمو بنوو کیٖوی باغ پننس باغس منٛز تہٕ کیٖوی ییٚتیکۍ یتھ کٲٹھۍ گٔے واریاہ مُتٲثر تہِ یتھ کٲٹھۍ ییٚتیچۍ واریاہ یم کالفایڈ کورِ چھِ بہتھ کورِ آسہٕ یا بہتھ لڑکہٕ ٲسۍ تمو ووپدٲے الگ الگ قسمٕکۍ فروٹ یم نہِ ییٚتہِ بنان ٲسۍ کینٛہہ یم ییٚتہِ درۄگہِ باوِ ٲسۍ پتہٕ کٕنان اکھ مِلے یم عام انسان چھِ تٔمِس تام ملیو کم قۭمتس پٮ۪ٹھ اصل میوٕ یس تٔمِس میوٕ نٮ۪برٕ پٮ۪ٹھ اوس یِوان سُہ اوس پٮ۪وان تٔمِس درٛوگ سُے میوٕ مِلیو تٔمِس ییٚتہِ کم قۭمتس پٮ۪ٹھ یتھ کٲٹھۍ گوو ہُمن کورٮ۪ن لڑکن بزنس تمن میلیو جاب تہِ تمو زیوٗن اتھ پٮ۪ٹھ بنٲو پنُن روزگار یہِ تہٕ یتھ کٲٹھۍ مِلیو دُکاندار تٔمِس تہِ ملیو اصل قۭمتس پٮ۪ٹھ میوٕ تٔمِس تہِ گوٚو امہِ سۭتۍ روزگار حٲصل تٔمس تہِ گوٚو پنُن بزنِس پکنوو تٔمۍ برونٛٹھ کُن اصل تہٕ یُس ییٚتیُک عام انسان چھ تٔمس تہِ مِلیو تازٕ میوٕ بییٚہِ اصل قۭمتس یتھ کٲٹھۍ آو ییٚتۍ کٮ۪ن مِلیو جاب تہِ کینٛژن لُکن تہٕ بییٚہِ آو یُس لوکل کمیونٹی تٔمِس تہِ آو فٲیِدٕ بییٚہِ چھُ بیٛاکھ ییٚتہِ تیٖر فارم یہ کۄکر فارم کۄکر فارم ترٲیکھ ییٚتہِ جایہِ جایہِ لُکو ییٚتہِ ٲسۍ کۄکر واتان نٮ۪برٕ پٮ۪ٹھ تم ٲسۍ آسان بٮ۪مار پتہٕ ٲسۍ نہٕ لُکھ ہٮ۪وان کینٛہہ دُکاندارس تہِ اوس نۄقصان گژھان ییٚتۍ کٮ۪ن عام لُکھ تہِ ٲسۍ سفر گژھان تمن ٲسۍ نہٕ کۄکر مِلان کینٛہہ ییٚتہِ ترٲیکھ وۄنۍ کۄکر فارم یم مطلب کورِ چھِ لڑکہٕ چھِ زنان چھِ مرد چھِ تمو ترٲے الگ الگ قسمٕکۍ واریاہن جاین کۄکر فارم تمو کۄکر فارم سۭتۍ کیٛاہ گٔے اڑٮ۪ن مِلیو جاب کورٮ۪ن لڑکن مردن زنانن تمن مِلیو جاب تمہِ سۭتۍ کۄکر فارم سۭتۍ بییٚہِ یِم دُکاندار چھِ تِم تہِ گٔے نہٕ سفر کینٛہہ تمن مِلے تازٕ کۄکر بٮ۪مارٮ۪و ورٲے تہٕ یم لوکل لُکھ چھِ تمن تہِ ملے تمن تہِ گٔے نہٕ سفر کینٛہہ تمن مِلیو اصل قۭمتس تازٕ کۄکر یتھ کٲٹھۍ مِلیو کینٛژن لُکن روزگار تہِ تہٕ أکِس یم لوکل کمیونٹی چھِ عام لُکھ چھِ تمن تہِ ملیو فٲیِدٕ یتھ کٲٹھۍ گٔے یمو بزنِس سیٚکٹرو سۭتۍ گٔے ییٚتہِ کٮ۪ن لُکن ملیو روزگار تہِ بییٚہِ آو عام لُکن فٲیِدٕ تہِ دکاندارن تہِ مِلیو سارنٕے میلیو روزگار تہٕ عام لُکن تہِ آو یتھ کٲٹھۍ فٲیِدٕ